آ یہِ چھُ پوٚز کہِ وقتَس پٮ۪ٹھ گٲڑۍ نہ بَنُن چھُ واریاہ مُشکِل گژھان أکِس اِنسانَس خٲطرٕ مطلب تٔمِس چھُ نہٕ ٹایمَس پٮ۪ٹھ مطلب اَگر کانٛہہ بیمار آسہِ تٔمِس چھُ زیادے مُشکِل گژھان اَگر تٔمِس ہسپَتال آسہِ گژھُن تٔمِس چھُ مطلب گٲڑۍ چھنہٕ تٔمِس بَنان کِہیںۍ تٔمِس چھُ مطلب علاج چھُنہٕ تٔمِس واتنان پَتہٕ جلدی کِہینۍ کُنہِ ساتہٕ چھُ مطلب گٲڑۍ نہ بَننہٕ سۭتۍ چھُ ہیٚکان سُہ مٔرِتھ تہِ گرے مٔرِتھ چھِ ہیٚکان تہٕ تٔمِس چھُ اَگر وں تٔہ تٔمِس آسہِ شہر شہرَس منٛز گژھُن تٔمِس چھُ مطلب واریاہ ٹایم لگان تور واتنہٕ خٲطرٕ کیازِ کہِ تٔمِس چھُ بَننہٕ گٲڑۍ چھنہٕ تٔمِس بَنان کِہینۍ تٔمِس مطلب واریاہ ٹایم لگان یٖتِس ٹایمَس ہیٚکہِ سُہ واریاہ بیمار گٔژھِتھ مطلب یا ہیٚکہِ سُہ مٔرِتھ تہِ کُنہِ ساتن